وَعلیکُم اَسَلامُ اَسَلامُ علیکُم اصٕل پٲٹھۍ تۄہہِ چھِو حظ ٹھیٖک شُکُر تۄہہِ چھو سٲلِم ٹھیٖک آ بلکُل اَہن آ بلکُل بلکُل سون شاپ چھُ مین مارکٮ۪ٹ بانڈی پورا مختلف قٕسمٕکۍ ڈِزایِن چھِ تۄہہِ کُس ڈِزایِن چھو یَژھان مطلب بلکُل پٕلازا ڈِوایڈر سمپل پٕلزا کارڈ سٮ۪ٹ یِیِو تۄہہِ کیٚنٛہہ چھُنہٕ تۄہہِ یِیِو تۄہہِ وٕچھ ییٚتی کارڈ سٮ۪ٹ چھِ سُوان مردن خٲطرٕ قمیض شلوار وارِیاہ بچن خٲطرٕ آ سورٕے کیٚنٛہہ مین مارکٮ۪ٹ بانڈی پورا آ آ أسۍ چھِ أتی روزان بانڈی پورا چھِ أسۍ روزان یِیِو تُہۍ تُہۍ کٔرِو اَسہِ وارِیاہ مختلف قسمٕکۍ یُس قٕسٕم تۄہہِ ضوٚرت لگہِ تُہۍ یِیِو تہٕ وٕچھِو کیٚنٛہہ چھُنہٕ پرواے آدٕ سا کیٚنٛہہ چھُنہٕ پرواے